ہیٚلو وعلیکُم سلام اَسہِ حظ ٲسۍ یِم یِم چھِ نہٕ حظ آسان کرٛالہٕ بانہٕ یِم ضروٗرت یِم حظ ضروٗرت گا اَکھ چھِ أسۍ بَناوٕنۍ گملہٕ بیٚیہِ چھِ تِم بُگوار چھِ آسان تِمےَ بیٚیہِ چھِ یِم چھِنا تِم تُمبَکھ نارِ تہِ آسان نہَ حظ کِہیٖنۍ نہٕ بیٚیہِ چھنا یِم بانہٕ تِم آسان تِم تھالہٕ بانہٕ ہِوی آ تِم بیٚیہِ تِم گِلاس ہِوۍ بیٚیہِ تِم دۄدٕ پیالہٕ دۄد دۄدٕ اَکھ چھِ بَناوُن اَسہِ شےٚ پیٖس بَنٲوِزیٚو ہُم تِم تُمبَکھ نارِ یہِ پانٛژھ شےٚ پیٖس بَنٲوِزیٚو ہُم تِم تھالہٕ بانہٕ ژور پانٛژھ پیٖس بَنٲوِزیٚو اکھ تِم لیٚجہِ تہٕ بیٚیہِ چھِ تِم پٔتلہِ ہِوی آسان بیٚیہِ چھِ بَناوٕنۍ تِم دۄدٕ پیٛالہٕ بیٚیہِ چھِ بَناوٕنۍ گِلاسہٕ بیٚیہِ چھِ بَناوُن کا گَملہٕ باہ تہٕ بیٚیہِ چھِ بَناوُن سُہ نٲرۍ ہِش چھِ آسان بیٛاکھ سُہ تہٕ یِم چھِ اَسہِ ضروٗرت اَسہِ چھِ یہِ نیے ستمبَرَس تانۍ چھِ یِم ضروٗرت اَسہِ یِم ہٮ۪کہٕ نہٕ میٖلِتھ اَسہِ باہ ست باہ سٮتمبَرَس تانۍ اَسہِ چھُ خانٛدر گَرِ تُمبَکھ نارِ چھِ ضروٗری ضروٗرت تَمہِ دۄہ تِمَن خٲلہِ آ بیٚیہِ چھِ روگَن چھُ نہٕ حظ آسان یہِ روگَن تِمَن کَرُن تِمَن کٔرۍزیٚو روگَن تہِ تُمبَکھ نارٮ۪ن چھِنا تِم نہ ڈِزاین واجیٚنہِ آسان تِمَن بیٚیہِ بَنٲوِزیٚو یہِ نَاو تہِ حظ چھُکھ لیٚکھُن بیٚیہِ چھِنا ہُم بُگنہِ آسان تِم چھِ کَلٲڈَن منٛز بَناونہِ مطلب تِم کۄکَر ہِی چھِ آسان تِم بٔگوارِ ہِشہِ تِمَن چھِ اَڑٮ۪ن آ تِمَن چھُ کۄکَر ہِوۍ آسان تِم چھِ بَناونہٕ بیٛاکھ چھ سیٚود آسان سُہ تہِ چھُ بَناوُن تِم تِم تہِ گژھن شےٚ شےٚ پیٖس بیٚیہِ چھِ تِم سُہ اَز پٮ۪ومٕتۍ یِم سموار یہِ حظ تِم نٔٹۍ ہِوۍ تِمَن چھِ نَلکہٕ تہِ لاگان آ آ تَتھ منٛز چھِ تُرُن آب روزان سُہ گَژھِ مےٚ بیٚیہِ چھِ تَتھ گِلاس تہِ آسان سۭتۍ تِم تہِ گژھن بیٚیہِ چھِ دۄد بیٚیہِ چھِ دۄد چھِ زٮ۪وراوان تِم وارِ چھِنا آسان یا چاے چھِ تھاوان ٹھَنٛڈٕ گژھنہٕ خٲطرٕ بیٚیہِ بیٚیہِ آبہٕ نوٚٹ نوٚٹ یَتھ منٛز چھِ تھاوان سُہ تہِ گژھن مےٚ زٕ پیٖس بیٚیہِ چھِ یِمے شُرٮ۪ن آسان تِم گِی گِنٛدَن تَماشہِ تِم سموار وموار ہِوۍ تِم آ یہِ چھُ نہٕ حظ آبَس وابَس ترٛیش چھِ روزان اَمہِ سۭتۍ تُرٕنۍ پَہَن اَوَے کِنۍ چھِ مےٚ ضروٗرت بیٚیہِ چھِ بیٚیہِ چھِ نہٕ اَتھ مِلاوَٹ وِلاوَٹ کِہیٖنۍ یِمے چیٖز گٔژھۍ اَسہِ اَہَن حظ آ تی آ ییٚتہِ تِمہٕ اَہَن اَہَن حظ آ یِم چھِ واریاہ اَتھ منٛز چھِ آب تہِ روزان ژور بیٚیہِ چھِ اَتھ منٛز سیُن تہِ روزان واریاہَس کالَس ترٛیش آسہِ سُہ تہِ روزِ واریاہَس کالَس مطلب ہر کانٛہہ چیٖز چھِ روزان اَوے گوٚو مےٚ شوق بہٕ اَنہٕ ہا یِم مطلب سَجاوٹہٕ گَملہٕ چھِ لَگان سَجاوٹَس اَتھ منٛز چھِ گم پوش ووش روزان اَصٕل پٲٹھۍ یِم گژھن مےٚ واتٕنۍ یِم حظ سوٗزۍزیٚو اَسہِ بٔہمہِ ترٛےٚ بَجے بٲگۍ یِم حظ چھِ سوزٕنۍ گانٛدَربَل دٲبی پورہ اَچھا بیٚہہ اَدٕ حظ اَدٕ حظ